پہلگام پہلگام پہلگام پہلگام پہلگام پہلگام اہن حظ آ آ پہلگام تام چھِ ترٛےٚ ہَتھ کِراے کھَسُن حظ کھَس حظ جلدی جلدی

ہے نہٕ حظ نہٕ حظ وَس حظ وَس حظ بۄن وَس حظ تیٚلہِ بۄنٕے یہِ زٕ ہَتھ شیٖتھ ہے نہ حظ زٕ ہَتھ تَکلیٖف حظ معاف ژٕ وَس حظ بۄن زٕ ہَتھ رۄپیہٕ کیٛاہ گٔے کِراے دِنۍ توٚتامَتھ ہے نہٕ حظ اَتھ حظ کِہیٖنۍ نہٕ تیٖلَس تیٖلَس چھِ حظ تیٖلَس چھِ حظ کَمٕے ہیوٚر کھوٚتمُت بٕتھِ چھُ حظ تیٖل کٔہیِہِ چھِ گوٚمُت لیٖٹَر یَتھ کیٛاہ ہیکہِ نہٕ بہٕ کانٛہہ کِہیٖنۍ کٔرِتھ بہٕ کھَس حظ کھَس حظ کھَس حظ کھَس حظ جلدی جلدی نہ نہ حظ ترٛےٚ ہَتھ ترٛےٚ ہَتھ دِ حظ بَرابر ترٛےٚ ہَتھ ترٛےٚ ہَتھ چھی کِراے دِنۍ ترٛےٚ ہَتھ چھی بَرابر کِراے دِنۍ نا وَس حظ تیٚلہِ بۄن ژٕ چھَکھ نہ زٕہۭنۍ گاڑِ کھٔژمٕژ ڈیڈی جی چھُے ژےٚ سۭتۍ بہٕ کیٛاہ ہٮ۪کہٕ ڈیڈی جی یَس کٔرِتھ مےٚ چھِ ترٛےٚ ہَتھ رۄپیہٕ مےٚ چھُنہ دَزان گاڑِ تیٖل پہلگام پہلگام پیہل کھَس سا ہے کھَس سا کھَس سا کھَس سا پہلگام پہلگام پہلگام ہے نہ حظ زٕ ہَتھ نہٕ ہَمشیرا زٕ ہَتھ نہٕ حظ کِہیٖنۍ زٕ ہَتھ چھی نہٕ مےٚ کینٛہہ ترٛےٚ ہَتھ رۄپیہٕ دِ کِراے ترٛےٚ ہَتھ چھی بَرابر کِراے دِنۍ نہ حظ ترٛےٚ ہَتھ چھِ دِنۍ بَرابر کِراے ہَمشیرا ژٕ بوز میٛٲنۍ کَتھ مےٚ گاڑِ تیٖل یہِ اوسُے بٕتھِ جام ہے اگر ژےٚ کھَسُن چھی ہَمشیرا گاڑِ تہٕ کھَس عٲش کٔرِتھ اگر نہٕ مےٚ گَژھِ بٕتھِ ژیر بٕتھِ چھِ جام بٕتھِ چھِ یور چھِ گَرَم تہِ بَلایا اَکھ نہ نہ زٕ ہَتھ حظ چھُے نہٕ کینٛہہ ترٛےٚ ہَتھ رۄپیہٕ دِ بَرابر کِراے ترٛےٚ ہَتھ اگر ژےٚ چھی لَگی تہٕ کھَس گاڑِ اگر نہٕ چھی وَس مہربٲنی کٔرِتھ بۄن مےٚ گَژھِ ژیر بٕتھِ نہ حظ مےٚ حظ ووٚن مَے اَکے کَتھِ رۄپیَس ترٛے ہَتھ مےٚ ما چھَکھ ژٕے یٲژَن ہے ہَمشیرا ژٕ بوز حظ میٲنۍ کَتھ ژٕ بوز حظ میٲنۍ کَتھ مےٚ ما چھَکھ ژٕے یٲژَن مےٚ چھِ اَتھ منٛز بیٚیہِ ژور سوارِ تہِ یِمَن کیٛاہ وَنہٕ اہن حظ پیہلگام یہِ چھِ مےٚ چھِ پیہلگام گَژھُن اہن حظ آ ژٕ بوز پانہٕ اَز چھِ اَز چھِ حظ کَمٕے دُ درٛوٚجَر بَلاے چھِ اَز چھِ حظ کَمٕے درٛوٚگ گَژھان اَز چھُ تیٖل کٔہیہِ چھُ گوٚمُت اَز آ اَدٕ حظ اَدٕ حظ